ہیٚلو وعلیکُم السلام اِساق چھُوا اَسہِ ٲسۍ زِنۍ کۄینٹَل زٕ ژور ضرورت زٕ ژور پانٛژھ کۄینٛٹَل وَنٛدَس خٲطرٕ تۭہ تۭر ؤژھ نہٕ حظ تَوے وۄنۍ اَسہِ چھِ یہِ بُخارِ خٲطرٕ ہمامَس خٲطرٕ تُہۍ حظ واتنٲے زیٚو ییٚتی حٲدَر پوٗر اَدٕ حظ ٹھیٖک حظ چھِ